بَچَس چھِ عیٖد ایج شکلہٕ بَناونہٕ خٲطرٕ پانٛژھ وُہُر پٮ۪ٹھ ییٚمہِ سۭتۍ سُہ کیٚنٛہہ تہِ بَنایہِ پَتہٕ برٛونٛٹھ کُن کیٚنٛہہ تہِ شَکلہٕ بَنایہِ سُہ اَصٕل پٲٹھۍ